اسلامُ علیکُم تُہۍ چھِو حظ کھٮ۪ن چٮ۪ن ریسٹوریٚنٹ پٮ۪ٹھ تہنٛدِ ریسٹورینٛٹ پٮ۪ٹھ حظ کرے مےٚ ٲدۍ اکھ ڈِش آڈر سُہ حظ آے مےٚ واریاہ پسنٛد سُہ اوس واریاہ لٔزیز تہٕ بہٕ چھُس یژھان وۄنۍ تُہۍ کٔرِو سُہ بییٚہِ سُہ آڈر سۄ ڈِش بییٚہِ میٲنِس ایڈرٮ۪سس پٮ۪ٹھ ڈلِیٖور تہٕ میٲنِس ناوَس پٮ۪ٹھ کٔرِو تُہۍ سُہ آڈر